مےٚ اوس کوٚرمُت آرڈر مِشوٗ کَمپٔنی پٮ۪ٹھ پَنٕنِس کَمرَس خٲطرٕ شیٖٹ اَکھ یعنے کہِ یُس سُہ سُہ شیٖٹ یُس اوس سُہ ریڈ کَلر تہٕ بیٚیہِ اوس تَتھ منٛز بِلوٗ آمُت ریڈ اینٛڈ بِلوٗ یعنے کہِ تِم ٲسۍ مَلٹی کَلٲرڈ زٕ کَلر ٲسۍ تِم اِکہٕ وَٹے ییٚلہِ مےٚ مِشو یُس کمپٔنی چھےٚ ییٚلہِ مےٚ ایپلِکیشَن کٔر اِنسٹال گوٚو تَمہِ پَتہٕ وُچھ مےٚ کَمرَس خٲطرٕ شیٖٹ سُہ اوس واریاہ اَصٕل ہاوان مطلب یہِ سَستہٕ تہِ اوس میلان تہٕ اَصٕل تہِ اوس سُہ ہاوان گوٚو پَتہٕ کوٚرے مےٚ سُہ آردڑ گوٚو آرڈر ووٚت گژھِ ہے واتُن گۄڈٕنٮ۪تھٕے پانٛژَن دۄہَن یا شٮ۪ن دۄہَن اَنٛڈر اَنٛڈر گۄڈٕنٮ۪تھٕے ووٚت آرڈر یُس مےٚ کوٚرمُت اوس سُہ ووٚت وُہن دۄہن اَنٛڈر گوٚو گۄڈٕنٮ۪تھٕے گوٚو اَتھ فیٖل یعنے کہِ یہِ ووٚت نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنٛۍ نہٕ گوٚو موٗڈ گوٚو خراب پَتہٕ ییٚلہِ یہِ وُہن دۄہن پَتہٕ ووت گوٚو تَمہِ پَتہِ یُس یہِ مطلب اَنن وول چھُ آسان یعنے کہِ ییٚمِس أسۍ ڈیلؤری باے چھِ وَنان تٔمۍ کِتھٕ کٔنۍ اوس سُہ اوٚنمُت مطلب کَور تہِ اوس نہٕ تَتھ کٔرِتھ یعنے کہِ سُہ اوس ٹھیٖک تہٕ کَرو أسۍ یِتھٕ کٔنٮ۪تھ سُہ مطلب ٹھیٖک اوس اَصٕل اوس سُہ چَلان تہٕ پَتہٕ ووٚن مےٚ تٔمِس دوٚپمَس مےٚ اوس یِتھٕ کٔنۍ کوٚرمُت آرڈر تہٕ مےٚ وَن ژٕ اَتھ کیٛاہ چھُ یہِ تٔمۍ ووٚن دوٚپُن یُس ژٕ کَلر اوسُے آرڈر کوٚرمُت تَمہِ کھۄتہٕ بیسٹ اوٚپشَنٕز ٲس یَتھ ہِوِس منٛز تہٕ سُہ اوس آمُت گرٛیٖن کَلر یعنے کہِ سُہ اوس زَبردست آمُت تہٕ پانژَن دۄہَن منٛز گٔے اَسہِ پرٛابلِم یہِ سوزنَس منٛز تۅہہِ تہٕ تَمہِ خٲطرٕ گژھِ مطلب معٲفی دِنۍ کوٚر تٔمۍ ایکٕسکوٗز سُہ ہیوٚک نہٕ پَتہٕ اَسہِ أنِتھ کِہیٖنٛۍ نہٕ گوٚو تَمہِ پَتہٕ اوٚن تِمَو بدل مَگر سُہ اوس یوٗتاہ اَصٕل زِ ؤنکٮ۪نس تہِ چھُ مطلب ؤنکٮ۪ن گٔے تَتھ زٕ ؤری گوٚو ؤنکٮ۪نَس تہِ چھُ سُہ چَلان تہٕ مطلب کَمرَس تہِ گوٚژھ اَصٕل پٲٹھٮ۪ن فِٹ گوٚو سُہ اَسہِ آ اَصٕل پٲٹھٮ۪ن ووٚت سُہ اَسہِ تتھ تہٕ آرڈر تہِ اوس زَبردست مطلب مطلب زَبر ٹٮ۪ن وَنو چھُنا گوٚو سُہ اوس واریاہ اَصٕل سُہ آرڈر گریٖن کَلر اوس تَتھ زَبردست آمُت وُہن دۄہن آو سُہ مَگر زَبردست اوس سُہ آمُت پیکِنٛگ کیٛاہ وَنو مطلب اوٚڑ گَنٹہٕ لوٚگ تَتھ اَسہِ پیکِنٛگ کھُلاوان یُس تَتھ پیکِنٛگ کٔرِتھ ٲسۍ سُہ ؤژھ أڈِس گَنٹَس بیٚیہِ یُس سُہ ڈیلِؤری مین چھُ تٔمۍ کٔر اَسہِ زَبردست پٲٹھٮ۪ن کَتھ ہیٚلَو سِسٹر میڈَم ہُہ یہِ مطلب اَصٕل پٲٹھٮ۪ن کَرٕن کَتھ بَدتٔمیٖزِ تہِ کٔرٕنۍ نہٕ کِہیٖنٛۍ مطلب زَبردست آیہِ کٔرۍ تٔمۍ واریاہ ٹھیٖک ٹھاک آرڈر تہِ اوسُن زَبردست پٲٹھۍ اوٚنمُتن گرٕاَصٕل پٲٹھٮ۪ن کٔرٕن کَتھ تہِ کٔرٕن یُس شیٖٹ اوس سُہ اوس مےٚ کوٚرمُت آرڈر سُہ تہِ ووٚت زَبردست آیہِ مطلب کَمرَس تہِ گوٚو سُہ برابر پَتہٕ ووٚن مےٚ پَنٕنہِ فرینٛڈِ دوٚپمس یِتھٕ کٔنٮ۪تھ کَرے مےٚ گریٖن کَلر سوٚری یہِ ہیٛوٗ آرڈر تہٕ مےٚ نَے ووٚت سُے ہِیٛوٗ کِہیٖنٛۍ نہٕ مَگر تَمہِ بدلہٕ ہے اوٚن مےٚ یِمَو پانَے بدل مطلب چوایِس تہِ چھِ یِہٕنٛز زَبردست سُہ اوٚنُک واریاہ اَصٕل ژٕ تہِ کَر آرڈر سُہ تٔمۍ تہِ کوٚر پَتہٕ سُہ آرڈر مطلب تٔمِس تہِ ووٚت سُہ تٔمِس ووٚت پانٛژھنٕے دۄہَن منٛز گوٚو گۄڈٕنٮ۪تھٕے ییٚلہِ مےٚ کوٚر مےٚ ووٚت وُہن دۄہَن منٛز تِکیٛازِ تِمَن اوس نہٕ یُس کَلر اوس چینچ چوٗز کوٚرمُت سُہ اوس نہٕ تِمَن بنیٛومُت کِہیٖنٛۍ نہٕ پَتہٕ ییٚلہِ میٛانہِ فرینٛڈِ کوٚر گوٚو تٔمِس بَنیٛوو سُہ میٛانہِ کھۄتہٕ اَصٕل واریاہ اَصٕل مطلب فیدر تہِ ؤتھۍ نہٕ تَتھ کِہیٖنٛۍ نہٕ زَبردست آیہِ آو سُہ مطلب ٹاپ ٹٮ۪نو منٛز وَنو سُہ شیٖٹ آو گوٚو میٛٲنۍ فرینٛڈ تِمَن تہِ چھُ سُہ گرِ ترٛٲوِتھ اَسہِ تہِ چھُ سُہ گرِ ؤنکٮ۪نَس ترٛٲوِتھ واریاہ اَصٕل پرٛوڈَکٹ آو سُہ مِشوٗ کَمپٔنی ہُنٛد